کیٛازِکہِ ییٚتہِ تہِ چھِ واریاہ ییٚتہِ چھِنہٕ تِتھۍ پٲٹھۍ آسان پارکہٕ کیٚنٛہہ کہِ کیٛازِکہِ ییٚتہِ چھِ زیادٕ سُپورٹ گرٛاونٛڈٕس آسان گارڈٕن آسان کیٛازِکہِ تِم چھِ یِوان پُلوٲمِس گرٛاونٛڈَس منٛز گِنٛدنہٕ ییٚتہِ چھِ واریاہ اصٕل گرٛاوُنٛڈ تِم چھِ واریاہ اصٕل آسان تِم تِمَن چھِ پُلوٲم گرٛاونٛڈَس منٛز آسان سٹیڈیم ییٚتہِ چھُ سورُے اصٕل ییٚتہِ چھِ آسان سٲنِس پُلوٲم ڈِسٹِرٛکَس منٛز چھُ مطلب پانٛژھ ٲٹھ ٲں یِم گرٛاونٛڈ یِم سُپورٹٕس گرٛاوُنٛڈ ییٚتہِ چھُ اِنڈور سِسٹَم تہِ ژور چھِ آسان